آ وٲلڑَس مَنٛز ہَسا چھِ یوجوٕلی ٲسۍ وَنان اَکھ ہَتھ تہٕ ترٛۆ ترٛنَمَتھ پٕلَس کَنٹریز اَز چھِ وَنان زٕ ہَتھ تہٕ ٲٹھ أڑۍ چھِ وَنان کٮ۪تھان اگر بہٕ پانژھَن کَنٹریَن ہُند ناو وَنہٕ تَتھ مَنٛز حظ چھِ اِنڈونیشیا چھِ اَکھ اِنڑیا چھِ زٕ امیرِکا چھِ ترٛےٚ بِرٹِن چھِ ژور یَتھ أسۍ اِنگلینڑ چھِ وَنان یا اَسٹریلیا یہِ چھ پانژھ